ہٮ۪لو ہے جِناب اوترٕ کَرُن اوس نہٕ حظ پہلگام اوس چَکر اَسہِ کَرُن کَرے اَسہِ تۄہہِ نِش کیب بُک پونٛسہٕ تہِ ترٛٲیِو تۄہہِ اٮ۪کاونٛٹَس وَ پے مَجبوٗری دَفتٔری کٲم پے تہٕ تور پیٚو گَژھُن ہَتھ پریشٲنی چھِ اِنسانَس اہن حظ پے مجبوٗری کَرو کیٛاہ مَجبوٗری پیٚیہِ تہٕ اَتٮ۪تھ بنیٛو نہٕ گژھنہٕ وَرٲے چارَے کانٛہہ اہن حظ مےٚ چھِ پَے تۄہہِ گوٚو نۄقصان تہِ چھُس بہٕ کَتھ مٲنِتھ مگر تُہی سونٛچِو دَفتٔری کٲم پے اَچانک پیٚو کَرُن پٕلان کٮ۪نسَل تہٕ چار روٗد نہٕ کٕہٕنۍ تہٕ کَتھ چھِ مےٚ مٲنِتھ ژے گے کامہِ دۄہ زایہِ مگر بیٚک سُنٛد تہِ سونٛچِو تُہۍ کَم سے کَم مےٚ تہِ پے مَجبوٗری اہن حظ وُچھِ ہُم رۄپیَس پانٛژھ ساس یِم تارو تہٕ مےٚ اٮ۪کاونٛٹَس واپَس ژٕ حظ چھُکھ وَنان توتی کَتھ بہٕ چھُس تَمام چیٖز چَلاوان فون پے گوٗگٕل پے پے ٹی ایم اٮ۪م پے تَمام چیٖز حظ چھُس بہٕ چَلاوان ژٕ تراو تہٕ کُنہِ تہِ چیٖزَس واپَس اہن حظ و مےٚ چھِ غلطی چھِ میٛٲنی بہٕ چھُس پَنٕنۍ غلطی مٲنِتھ مگر اِنسٲنیت طور تہٕ ترٛٲیِو تُہۍ تم تم پونٛسہٕ واپَس توتہِ پے مجبوٗری چھِ غلطی چھِ تُہٕنٛدِس وۄستَس گوٚو کامہِ دۄہ زایہِ تۄہہِ پیٚو دۄہَس گٲڑۍ پَتہٕ کھڑا تھاوٕنۍ نہ نۄقصان چھِ گژھان سُہ کَتھ چھُس بہٕ مٲنِتھ نۄقصان نے گوٚو میٛانہِ سۭتۍ وٕ یہِ چھِ کہِ ژٕ چھُکھ بوے ژٕ بوزکھ میٲنۍ کَتھ تَمے موٗجوٗب چھُس بہٕ یہِ کَتھ وَنان کہِ ژٕ چھُکھ بوے بوے چھُکھ تَتھ کیٛاہ شک چھُ ییٚلہِ نہٕ مےٚ ژٕ بے آسکھ بہٕ کَتہِ وَنہے ژے نَہ مےٚ دِ پونٛسہٕ واپَس بیٚکِس ٹھایرا اِنسان ونٛنس وٕ کَرٕ تہٕ مہربٲنی مےٚ پٮ۪ٹھ وٕ ترٛاو تہٕ یِم رۄپیَس پانٛژھ ساس میٲنِس اٮ۪کاونٛٹَس اٮ۪کاوُنٛٹ چھُ صِفر صِفر شےٚ صِفر صِفر صِفر زٕ صِفر صِفر ٲٹھ ٲٹھ صِفر ٲٹھ آی اٮ۪ف اٮ۪س سی کوڈ چھُ جاکا زیٖرو اے بی سی ڈی ایی اٮ۪ف آ برٛانٛچ چھِ یہِ مین اسمٲنی ترٛٹھ اہن حظ وٕ کَر ترٛٲیِو حضرت آزے ترٛٲیِو وَکِنۍ بیٚیہِ کُنہِ ساتہٕ نہَ وٕ بہٕ چھُس غلطی مٲنِتھ تَتھ گٔے معفی البتہ توَ ترٲۍ زیو مہربٲنی کٔرِتھ کیٛازِ رۄپیہِ دَہ چھِ ضوٚرَتھ تہٕ تَوے وَ گٔے مہربٲنی اَگر ترٲیِو نہ مےٚ چھِ اُمید تُہۍ ترٲیِو تُہۍ چھُو بٲے تہٕ تیٖژاہن چھُ مےٚ اُمید تُہۍ ترٲوِو رۄپیہِ دہ اَدٕ سا چلو بیٚیہِ گرِ چھا سٲری ٹھیٖک کاربار کیُتھ چھُ پَکان ہے چلو مہربٲنی نَوٲزیش یہِ گٔے نوٲزِش تُہٕنٛدۍ اگر تُہۍ رۄپیہِ دَہ ترٲیِو چلو چلو چلو شُکرِیہ خۄدا تھٲیہِ نَے صحت اَدٕ سا اَدٕ سا بہہ خۄدایس حوال